مےٚ نِش چھُ سیمسنگ اے ففٹی ٹو فون یہِ چھُ نہٕ باقیو فونو نِش اَصٕل فون کیٚنٛہہ مےٚ گوٚو کینٛہہ ٹایم یَتھ اِستعمال کران مَگر بِالکُل بیکار فون باسیٚو وُنیِچ تانۍ